ہیٚلو اسلام علیکُم ہے مےٚ حظ بوٗز تُہۍ چھُو یِم گاڑِ ہٮ۪وان اَسہِ حظ ٲس گٲڑۍ اَکھ پرٛٲنۍ یہِ ٲس اَسہِ کٕنٕنۍ تیٚلہِ حظ دیٖزیوس دِگرَس نَظر تہٕ وٕچھِو کیٛاہ لَیہِ تہٕ اَہَن حظ سۄ چھےٚ نٔوٕے تہٕ زٕ ترٛےٚ لَچھ دیٖہوُس حظ چلو ٹھیٖک حظ چھُ مگر یاد کٔرِتھ ییٖزیو